مےٚ چھُ ناو نظیٖر احمد بٹ مٲلِس چھُ ناو عبدالرزاق بٹ مےٚ چھُ پانہٕ تھوڑا بہت تعلیٖم پٔرمٕژ گریجویشَن تہِ چھِ مےٚ کٔرمٕژ پی جی تہِ چھُ مےٚ کوٚرمُت مےٚ چھِ میٲنِس گرَس منٛز چھُس بہٕ بیٚیہِ چھُ مےٚ موج بیٚیہِ چھِ مےٚ بیٚنہِ ترٛےٚ تہٕ بیٚیہِ چھُ مےٚ پٮ۪ٚنزٕ آسان ییٚتہِ بیٚیہِ چھِ مےٚ پانَس زٕ بَچہِ مےٚ چھُ میتھَس منٛز پوسٹ گریجویشَن تہِ کٔرمُت بی ایٚڈ تہِ کوٚرمُت اٮ۪م ایٚڈ تہِ کوٚرمُت وٲلد صٲب چھُ مےٚ گۄڈَے آز برونٛہہ واریاہ ؤری اِنتِقال کٔرۍ مٕتۍ بہٕ چھُس بڈگٲمۍ ضلعَس منٛز روزان